یِم ہَسا کَشمیٖرَس مَنٛز چھُ ٹرٛیڈِشنَل پَلَو یِم سٮ۪ٹھاہ اصل چھِ تِمو مَنٛز چھِ خاص کر فیرَن فیرَن چھُ اکھ سُہ فیشَن سُہ پَلو یُس ہر اکھ کَشمیٖری چھُ لاگان چاہے سُہ مُسَلمان ٲسِنۍ یا ہِندو ٲسِنۍ یا ڈوگرا ٲسِنۍ تَمہِ مَنٛز چھِ سُہ چھ اکھ یَلہٕ آیہِ آسان کھُلہٕ آسان سُہ فیرَن سُہ چھُ آسان ووٗلُک تہِ سُہ چھُ آسان سِلکہِ ہُنٛد تہِ فیرَن تہٕ تتھ مَنز چھِ موٚہنی لاگان چینہِ دار فیرَن یِم زَنہِ چھِ آسان تِم چھِ تِلہٕ لاگان تتھ فیرنَس یا باقیَن کوٚمنِٹِیَن مَنز چھ الگ الگ بیٚیہِ یِم یِم چاہے سُہ گُجِر کوٚمنِٹی چھِ یا ڈوگرا کوٚمنِٹی چھِ تِمن چھِ پَنُن الگ الگ یِتھ پٲٹھۍ زَنہٕ یِمن چھُ گُجِر کوٚمنِٹی تِمن چھِ شلوار قمیٖض آسان یتھ خان ڈرٛٮ۪س چھِ أسۍ وَنان یا ڈوگراہَن چھ تِم چھِ لاگان تِم تہِ چھِ لاگان فیرَن مگر تِمن چھِ آسان سُہ پَگڑی پٮ۪ٹھ کَلَس گٔنڈِتھ یِتھَے پٲٹھۍ چھِ باقیَن تہِ خاص کر چھ فیرَن یا قمیض یَزار چھِ لاگان زَنہِ چھِ کرناوان تتھ کٲم موٚہنی چھِ لاگان یِتھَے پٲٹھۍ